وعلیکُم اسلام اہن حظ تُہۍ کٔم حظ اہَن حظ آ تۄہہِ کۄس کۄس ویرایٹی چھو حظ تۄہہِ کُس کُس ویرایٹی چھ یہ سبزیَن ہنٛز یہِ حظ یہِ وُنیُک کتہِ ٲسوٕ کران تُہۍ وۄنۍ بِزنِس أسۍ حظ بہٕ اوسُس انان یورٕ حظ اننت ناگ سایڈَس اورے اوسُس بہٕ انان مےٚ اوس پیوان دوٗرِ پٮ۪ٹھ انُن یہِ اہَن حظ

پارٹنَرشِپ مطلَب یہِ چھ نا گارَنٹی یَتھ تۄہہِ چھو پیور مال یہِ ٹھیٖک ٹھیٖک اہَن آ تُہۍ کَتہِ ٲسِو وُنیُک تام یہِ بے یہِ سیل کران وُنیُک تام یہِ

چلو ٹھیٖک تیٚلہِ کرَو پارٹنَرشِپ امِس چھ اسہِ چھ نہٕ فٲیدَے بِنِفِٹ اگر أسۍ کرو تُہۍ ٲسِو پتہٕ میٚیی نِش یِوان سورے یہِ ہسا یہِ سامان تہِ تہٕ یہِ چھ تُہۍ میٚیہِ نِش میٚیی کٕنُن تیٚلہِ مےٚ چھُ نہٕ تیٚلہِ نیٚبرٕ پٮ۪ٹھ انٕنچ ضروٗرَت کیٚنٛہہ تیٚلہِ ٲسِو تُہۍ ہُہ پارٹنرشِپ میٚیی سۭتۍ کرٕنۍ چلو حظ ٹھیٖک چھ تیٚلہِ